یِمَن اولڈٕ ایج ویلفیر سِکیٖمزَن ہُنٛد واریاہ پزِ فٲیدٕ تُلُن تِمن انسانَن یِمَن نہٕ کیٚنٛہہ چھُ یا یِم غریٖب چھِ یا یِم پَتھ چھِ شُپین ڈِسٹِرٛکس منٛز چھُ ہیٚلٕتھ متعلق سوشَل سَپورٹ سۄ چھِ تہنٛز پنٕنۍ غلطی یوٗت ٲسِتھ تہِ ژوٗنٛٹھۍ باغ ٲسِتھ تہِ تِم چھنہٕ پانَس سنان کیٚنٛہہ سۄ چھَنہٕ سٲنۍ غلطی کیٚنٛہہ تِمَن پَزِ وۄنۍ یِم ٲں یوٗتاہ زیادٕ چھِ کَران اِس لیے تِمَن پَزِ یِم چَلینٛجِس کَم کَرنہٕ خٲطرٕ پَنٕنۍ پونٛسہٕ یِم خَرچاوٕنۍ یِم چَنٛدَس منٛز چھِکھ تھٲیمِتۍ جمع